مےٚ چھُ وَنۍ یہِ فُڈ آیٹَمُک کَرُن کینسَلٕے کیازکہِ تۄہہِ کٔروٕ مےٚ کٲم تۄہہِ دیُتُکھ کوٚروُ مےٚ ٹایم تہِ زایہِ مےٚ اوس بَچَن بَتہٕ دیُن تِمَن گوٚو مےٚ وارِیاہ ژیر تۄہہِ اوسمو مےٚ کوٚرمُت ٲدۍ دُپھارَس آرڈر تۄہہِ اوٚنوُ وٕنکٮ۪نَس مےٚ چھُنہٕ یہِ ضوٚرتھٕے نہٕ وَنۍ پٮ۪ٹھ اوس وَنۍ یُس سُہ ڈٮ۪لؤری باے اوس سُہ اوس وارِیاہ اَصٕل تمۍ کوٚر وارِیاہ اَصٕل پٲٹھۍ ڈٮ۪لوَر فُڈ مگر یُس تُہُنٛد ڈٮ۪لؤری فُڈ چھُ سُہ چھُنہٕ وَ کا کالِٹی حِسابہٕ ٹھیٖک مےٚ باسان کِہیٖنۍ نہٕ اِسلیے چھُ مےٚ یہِ آڈرٕے وَنۍ کٮ۪نسَل کَرُن مےٚ اوس اَمہِ برونٛٹھ تہِ تۄہہِ نِش اَکھ آرڈر کوٚرمُت تَمہِ آرڈرٕ سۭتۍ گٔے مےٚ تَمہِ وِزِ فیملی منٛز وارِیاہ کیٚنٛہہ پرابلِم تِم گٔے بٮ۪مار تِمَن اوس فُڈ پویِزنٕکۍ گژھنُک خطرٕ پَتہٕ اگر نہٕ اللہ تعالیٰ بَچاوِہا تِمَن تِمَن گٔے تَمہِ پَتہٕ ہاسپِٹَلایزڈ پٮ۪ٹھٕ سۭتۍ فَرق مگر وَنۍ چھَس بہٕ دَپان وَنۍ گژھِ نہٕ مےٚ تُہُنٛد کانٛہہ تہِ فُڈ آیٹم بہٕ چھَس یَژھان یہِ کٮ۪نسَل کَرُن بیٚیہِ دٔیِم کَتھ اَکھ فُڈ آیٹَم یُس چھُ سُہ چھُکھ ٹیسٹی گَژھِ سُہ آسُن تُہُنٛد ٹیسٹی حِساب باسیٚو مےٚ یُتھُے مےٚ ریٖسٮ۪نٛٹلی اوس آرڈر کوٚرمُت مگر تۄہہِ تۄہہِ اوسو نہٕ سُہ صاف اَصٕل سوٗزمُت کِہیٖنۍ نہٕ تَتھ اوس نہٕ کانٛہہ مَزٕے نہ اوس تَتھ مَصالَن ہُنٛد کیٚنٛہہ صحیح اِستعمال آمُت کَرنہٕ تۄہہِ پَزیو تَتھ مصالَن ہُنٛد تہٕ صحیح اِستعمال کَرُن تۄہہِ پَزیو پَنُن پَنُن مصالُک فلیوَر گَژھِ یُن پَنُن پَنُن مصالُک سٕمٮ۪ل گَژھِ یِنۍ سُہ اوس نہٕ تَتھ منٛز موٗجوٗد کِہیٖنۍ بیٚیہِ دٔیِم کَتھ کہِ یُس یہِ فُڈ اوس یہِ اوس شاید وارِیاہ کالُک ییٚمہِ وجہ سۭتۍ مےٚ شُرۍ تہِ گٔے پٔتمہِ لَٹہِ خَ بٮ۪مار امی چھَس بہٕ دَپان بہٕ کَرٕ ہا نہٕ یہِ آرڈر وَنۍ رِپیٖٹلی اٮ۪کسیپٹہٕ کیٚنٛہہ بہٕ کَرٕ ہا یہِ کٮ۪نسَلٕے اگر تُہۍ کٮ۪نسَلٕے کٔرۍ ہِو ژٔٹہِوٕے اَتٮ۪ن یہِ آرڈر لِسٹَس منٛز تہٕ سُہ گٔیو اَصٕل بیٚیہِ تہِ یُس ڈیٚلؤری باے چھُ تہٕ مےٚ اوس اَکہِ زَمانہٕ کوٚرمُت آرڈَر سُہ آو بیٚکِس زَمانہٕ تَمہِ زَمانہٕ کیٛاہ اوس مےٚ تَتھ فُڈس کَرُن تہٕ اَسہِ اوس پَنُن بَتہٕ گَرٕ ہٕنٛدۍ گَرُک کھیوٚمُت بہتَر تہٕ اَفضل چھُ اگر تُہۍ یہِ آرڈر کٮ۪نسَل ہی کٔرِو آرڈر کٮ۪نسَل گژھنُے چھُ آسان وارِیاہ کیٚنٛہہ اَمہِ سۭتۍ بَچَن مےٚ تہِ پۄنٛسہٕ تۄہہِ تہِ بَچو ٹایِم تہٕ بیٚیہِ گَژھِ نہٕ یِژھ آیَندٕ غلطی کَرٕنۍ کیٚنٛہہ بیٚیہِ گَژھِ آیَندٕ صاف صاف کھٮ۪ن چٮ۪ن سوزُن اگر آرڈَر آسہِ یِوان